ہیٚلو السلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اَہن حظ یہِ چھِ کیب سٔروِس اَہن حظ اَسہِ ٲسۍ کیب حظ ضروٗرت اَہن حظ فیملی ٲسۍ سٲرٕے فیملی ٲسۍ اہن حظ اَسہِ اوس گژھُن پہلگام اوس گژھُن حظ اہن حظ پوٗرٕ دۄہ خٲطرٕ چھِ کیب ضروٗرت اَہن حظ ٹھیٖک حظ کَمٕے چھُ أسۍ حظ چھِ کۄلگامہِ پٮ۪ٹھ کَمٕے چھُ ییٚتہِ پٮ۪ٹھ چھُ نَزدیٖکھٕے حظ اَہن حظ اۭں أسۍ چھِ لگ بگ چھِ أسۍ یہِ شیٚے چھِ أسۍ اَہن حظ اۭں فیملی میمبرٕے یوت چھِ شیٚے چھِ اَہن حظ آ تُہۍ ؤنتو حظ یہِ تۄہہِ کیٛاہ ریٹ چھُو اۭں کیبہِ حظ اَہن حظ لۄکچہِ کیب کیٛاہ حظ ریٹ چھِ یَتھ ژور چھِ واتان حظ ٹھیٖک ٹھیٖک یتھ شیٚے حظ چھِ واتان اَچھا ٹھیٖک ٹھیٖک گوٚو شیٚے وٲلِس حظ گٔے ژور ساس رۄپیہِ تی حظ پوٗرٕ دۄہ اَچھا ٹھیٖک تہٕ ژور وٲلِس حظ یتھ ژور واتن لۄکٕٹۍ کیب ہش اَچھا ٹھیٖک اَہن حظ تَتھ گٔے ترٛےٚ ساس تِیاہ چلو شُکرِیا چلو شُکرِیا چلو چلو شُک